ناولہِ پَرنہِ کِتاب پَرٕنۍ کہانی پَرنہِ یِمو چیٖزو سۭتۍ چھس بہٕ خۄش گژھان بیٚیہِ چھس بہٕ خۄش گژھان عبادت کَرنہٕ سۭتۍ پنٛںِس اللہ تعلیٰ سٕنٛز دُعا منٛگنہٕ سۭتۍ اَمہِ چیٖزٕ سۭتۍ چھس بہٕ واریاہ زیادٕ خۄش گژھان یہِ چھِ ساروِی کھۄتہٕ ضٔروٗری چیٖز ییٚمہِ سۭتۍ بہٕ خۄش چھس گژھان بیٚیہِ چھس بہٕ گژھان کِتاب پَرنہٕ سۭتۍ نٔے نٔے کِتاب پَرنہٕ سۭتۍ نٔے نٔے چیٖز وٕچھنہٕ سۭتۍ یا نٔے نٔے جایہِ وٕچھنہٕ سۭتۍ چھس بہٕ خۄش گژھان مطلب نوٚو نوٚو کینٛہہ کَرنہٕ سۭتۍ چھس بہٕ خۄش گژھان اگر تَتھ پَتہٕ مطلب پاز نَگیٹِو تہٕ اِمپیکٹ آسہِ ہہ پازٹِو اِمپیکٹ آسہِ کیٛاہ آسہِ کیٛاہ نہٕ آسہِ مگر بہٕ چھس الحمداللہ یِمو چیٖزو سۭتۍ خۄش گژھان نوٚو نوٚۄ کینٛہہ وٕچھنہٕ سۭتۍ چھس بہٕ واریاہ خۄش گژھان تہٕ زیادٕ تَر عبادت کَرنہٕ سۭتۍ عبادت چھِ أسۍ پانٛژَن ٹایمَن کَران تہٕ دۄہَس چھِ ذِکرِ منٛز آسان روزان مگر توتہِ چھِ مےٚ عبادت چھِ مےٚ پَسنٛد پَنُن اللہ تعلیٰ یاد تھَوُن چھُ مےٚ واریاہ پَسنٛد یِوان